لڑٲے ہیٚکہِ کُنہِ تہِ ساتہٕ تہٕ کٲنٛسہِ تہِ سۭتۍ گٔژھِتھ مگر لڑایہِ منٛز چھُس بہٕ پَنُن پان تھاوان شانت تہٕ کینٛہہ چیٖز یِم بہٕ چھُس اَتھ لڑایہِ منٛز کران کہِ بہٕ چھُس پنُن پان کنٹرولس منٛز تھاوان پتہٕ چھُس بہٕ کٲم کران پتہٕ چھُس بہٕ کران کٲم بہٕ چھُس گۄڈٕ اَتھ یُس یہِ لڑٲے گٔے امہِ کِس موٗلس تانۍ واتان یہِ لڑٲے کیازِ گٔے تہٕ زیادٕ تانۍ چھُس بہٕ پنُن پان کنٹرول کران پتہٕ چھُسن بہٕ سُہ نفر یا یُس ییٚمہِ سۭتۍ مےٚ لڑٲے گٔے سُہ چھُسن بہٕ سمجاوان آرام سان شور شراب کرنہٕ ورٲے